میون فیورِٹ سبجکٹ اوس میتھ کیازِ اوس میتھ اَسہِ اوس میتھ ٹیٖچَر سُہ اوس اَسہِ واریاہ اَصٕل پٲٹھۍ پرناوان ہیٚچھناوان اوس سُہ سُہ اوس سوال تہِ کَران اَصٕل پٲٹھۍ جواب تہِ اوس سُہ ہٮ۪وان سُہ اوس ہٮ۪وان اَسہِ لیکھِتھ تہِ تَمہ موٗجوٗب اوس مےٚ میتھ سبجکٹ فیورِٹ